کۄلگٲمۍ ڈِسٹرک چھُ اکھ خوٗبصوٗرت ڈِسٹرک اَتہِ چھِ واریاہ مطلب ٹیوٗرِسٹ سپاٹ یَتھ منٛز اَکھ خاص ٹیوٗرِسٹ سپاٹ چھِ یِوان تَتھ چھِ وَنان اَہَر وَل اَتہِ چھِ ساروی کھۄتہٕ بوٚڈ واٹَر فال تَمہِ ہیوٚر چھُ اَکھ جاے تَتھ چھِ وَنان کوثَر ناگ یُس زَن ٹرٛیکِنٛگ خٲطرٕ چھِ واریاہ اَصٕل تَمہِ علاوٕ چھُ بیٚیہِ اَکھ جاے تَتھ چھِ وَنان چِرن بَل تہٕ سُہ چھُ یِوان سبٕز مٲدان کہِ ناو سۭتۍ تہِ پرٛٮ۪زناونہٕ اور چھِ لٕکھ گژھن ٹرٛیکِنگ کرنہٕ بیٚیہِ چھِ بیٚیہِ چھِ اَتہِ خوٗبصوٗرت مٲدان تہِ یِمن بیٚیہِ ناگ تہِ واریاہ یِمن منٛز لُکھ چھِ آسان گاڈٕ رٹنہِ رٹان بیٚیہِ چھُ بیٚیہِ چھِ کۄل اَتہِ کۄلگٲمۍ ضلعس منٛز اکھ أکِس خاص بُزرگہٕ سٕنٛز زیارت ییٚمِس زَن حضرتِ شیخ العالم چھِ وَنان یہِ چھِ ژِمبیٚر گامَس منٛز کۄلگامہِ پٮ۪ٹھ چھِ بیٚیہِ اَکھ جاے دہ کِلوٗ میٖٹر دوٗر یَتھ زَن سعید سالین چھِ وَنان سۄ چھِ واریاہ خوٗبصوٗرت جاے تَتہِ چھِ اَکھ خاص زیارَت تہِ یۄس اَتہِ چھِ واریاہ دوٗرِ پٮ۪ٹھ لُکھ یِوان زِیارت کَرنہٕ خٲطرٕ اَتہِ تہِ چھِ واریاہ مٲدان تہٕ پہاڑ یہِ چھِ واریاہ خوٗبصوٗرت جاے ییٚتِکۍ نوجوان چھِ کِرکٹ تہٕ والی بال گِنٛدُن پسنٛد کران ییٚتہِ چھِ واریاہ کھیلہٕ مٲدان یتھ منٛز کۄ کۄلگٲمۍ سٹیڈیم کیٚلم سٹیڈیم دِوسَر سٹیڈیم یِمن منٛز چھِ لُکھ گِنٛدان تہٕ باقٕے تہِ باقٕے لُکھ چھِ تہِ چھِ تماش وٕچھان تہٕ مزٕ تُلان